اَکہِ لَٹہِ چھِ مےٚ گُرۍ ریس مُقابلَس منٛز شٔرکَت کٔرمٕژ أسۍ ٲسۍ گٔمٕتۍ پہلگام أسۍ بہٕ اوسُس واریاہ لۄکُٹ تہٕ تَمے ساتہٕ کٔر کٲم أسۍ أسۍ ٲسۍ وۄنۍ فیملی سۭتۍ گٔمٕتۍ تہٕ گۄڈٕ کھوژیوس بہٕ مگر تَمہِ پَتہٕ کٔر ییٚلہِ سٲری کٲنٛسہِ یَتھ حِصہٕ نِوان تہٕ مےٚ تہِ نِیوٗ مےٚ لوٚگ واریاہ مَزٕ تَتھ دوران